السلامُ علیکُم کَم حظ چھُو اۭں ؤنِو اَدٕ حظ کیٚنہہ نہ حظ چھُنہٕ اۭں سُہ حظ شیہرے مےٚ اَدٕ حظ اَدٕ حظ بہٕ حظ واتہٕ دَہہِ بَجہِ السلام علیکُم